آ سانہِ ییٚتہِ یُس مَطلَب گیم چھُ ٹریڈِشنَل گیم چھُ سُہ چھُ ییٚتہِ اکھ چھُ یہِ کھو کھو تہِ چھُ کَبَڈی تہِ چھُ لَٹھکِی لوٚٹھ تہِ چھُ کَبَڈی یُس چھُ تَتھ مَنٛز چھِ زٕ ٹیٖم آسان اکھ ٹیٖم چھُ مَطلَب مَنٛز باگ چھِ لایِن تراوان اَکھ ٹیٖم چھُ بیہوان اَکہِ سایڈٕ بیاکھ ٹیٖم چھُ بیہوان بیٚکہِ سایڈٕ پَتہٕ یُس تَتھ گیمہِ مَنٛز چھُ مَطلَب اَکہِ ٹیٖم ہُنٛد پلیر چھُ بیٚکِس مَطلَب لاینہِ اَپور تَران پَتہٕ چھُ تِمَن آسان تِم مَطلَب برکھ دِنۍ برکھ سۄ دِنۍ تمِس تہٕ پَتہٕ مَطلَب تَتھ گیمہِ مَنٛز چھُ یی گَژھان تہٕ ٹوٗرِسٹ اَگَر سہُ وِچھَن مَطلَب تِمَن یی واریاہ زیاد مَز تَتھ گیمہِ وٕچھنَس تہِ گِنٛدنَس تہِ اَگر تِم یَژھَن پَتہٕ گِنٛدُن تہِ تَتھ تہِ یِی تتِمَن مَزٕ بیاکھ بیاکھ یُس گیم چھِ سُہ چھِ لَٹھکی لوٚٹھ تَتھ مَنٛز چھُ تَتھ مَنٛز چھُ أسۍ کیاہ کَران تَتھ مَنٛز چھُ أسۍ اکھ لوٗر اَنان یا ڈَنڈ چھِ أسۍ اَنان سُہ چھ تھوڑا زیوٗٹھ آسان تہٕ بیاکھ یُس چھُ بیاکھ چھُ تھوڑا لۄکٹُے آسان پَتہٕ چھُ سُہ دۄب کھَنان پَتہٕ چھُ سُہ لوٗر تراوان تَتھ پیٹھ پَتہٕ چھِ سُہ آسان تَتھ ٹاس دیُن پَتہٕ پتہٕ مَطلَب پَتہٕ ییٚتَس سۄ لوٗر یِیہِ لاینہ پَتہٕ تمہِ پیٹھ سۄ یہِ پَتہٕ لایِن تَتھ دۄبَس نِش سُہ گیم سُہ تہِ چھُ ٹریٚڈِشنَل گیم تَتھ مَنٛز تہِ یی مَطلَب ٹورِسٹَن واریاہ مَزٕ اَگَر تِم گِندَن تہِ اَگَر تِمَن سُہ ہیٚچھناونہٕ ای پَتہٕ گِنٛدَن تِم مَطلَب وش پَتہٕ گِنٛدَن تِم تَتھ مَنٛز یی واریاہ مَزٕ تِمَن کیازکہِ سُہ چھِ واریاہ اَصل گیم تِم کَرَن پَسَنٛد سُہ گیم کھو کھو تہِ کھو کھو تہِ چھُ ویسے عام گیم مَطلَب سُہ تہِ چھُ گِندان سٲری سُہ چھُ سارنی یہِ مَگَر یُس لٹھکی لوٚٹھ چھُ سُہ چھُ نہٕ سارنی تِتھ پٲٹھۍ یِژھ کِہیٖنۍ اَگَر تمَن سُہ ہیٚچھناونہٕ یی پَتہٕ گِندَن تِم سُہ گیم تِمَن یی مَطلَب واریاہ مَزٕ یی تِمَن تَتھ گیمہِ